زَن چھِ یِوان وَننہٕ اردہ شیٚتھ صدی منٛز کٔشیٖر ہِنٛز لنگویج یۄس زَن چھِ یہِ چھِ اکھ دردی زَبان یُس زَن اردَہ شٚیتھ تہٕ ارہٲٹھس منٛز انگریزن ہِنٛدۍ ٹایمہِ پٮ۪ٹھ برٛٹین انگریزن ہِنٛدۍ ٹایمہِ پٮ۪ٹھ اکھ نَفر یُس زَن سٔروے کرنہِ سوزُکھ جارِج بوٗلر یتھ زَن وَنان چھِ سٔروے آف انڈیا لنگوِسٹک سٔروے آف اِنڈیا تٔمۍ سٕنٛدۍ مُتٲلِب مُطٲبِق چھِ یہِ کاشِر زَبان اکھ دَردی زَبان یُس زَن جموں کَشمیٖر کٮ۪ن ڈفرینٹ صوبن منٛز بولنہٕ چھِ یِوان یتھ منٛز زَن چھُ پنٛچھ راجوری بٔدٕروہ کَشتٕوار تَمہِ موجوٗب چھُ یتھ یہِ دردی زبان پیٚومُت ناو یا أسۍ ہیٚکو ؤنِتھ تٔمۍ سٕنٛدۍ مُطٲبق ہِنٛد آریہ تہِ چھُ یتھ زَبانہِ وننہٕ یِوان